ہیٚلو السلام علیکُم وعلیکُم السلام ٹھیٖک پٲٹھۍ چھِوٕ اۭں اصٕل پٲٹھۍ گَرٕ چھِو سٲری ٹھیٖک أنیٖسہ چھِوٕ یَلے چھِوٕ کنہ آز چھِو کامہِ سۭتی آسان اچھا ٹھیٖک اَسہ اوس ترٛےٚ کنال زٔمیٖن کیاہ اوس تہٕ اَسہِ اوس سُہ کھَنناوُن تتھ کٔژ ٹریٚکٹر لَگَن

اَسہ چھِ ترٛےٚ کنال زٔمیٖن تہٕ اَسہِ کٔژ ٹریٚکٹر لَگَن تتھ اکھ زٕ لَگنَس اچھا ٹھیٖک اَسہِ اوس مگر یہِ کھَنناوُن ٹھیٖک چھ حظ تہٕ تُہۍ ؤنِو مےٚ تُہۍ کٔژ موٚزور یِیِو آ تُہۍ کوتاہ ہیٚیِو أکِس کَنالَس کھَننَس ترٛےٚ ساس رۄپیہ أکِس کَنالَس تہٕ ترٛیٚن کنالن گوٚو شیٚے ساس رۄپیہِ ٹھیٖک چھُ بَتہٕ وَتہٕ کھیٚوٕ تُہۍ مَطلَب تُہۍ أنِوٕ پانے بَتہٕ وَتہٕ اورٕ کنہٕ أسۍ انو بتہٕ وتہٕ اگر نہٕ تہٕ اگر نہٕ تہٕ تیٚلہِ کرو أسۍ یورے اِنتِظام تۄہہِ بَتہ وَتہٕ دیُن تکیاز تۄہہِ چھو ترٛےٚ کنال زٔمیٖن کھَنٕنۍ تہٕ اتھ گوٚژھ تُہۍ کٔروٕ اورے اِنتظام مگر اتھ ٲسۍ اَسہِ کَرٕنۍ کٲم اتھ چھُ مگر فصل گوٚژھ اتھ اصٕل وۄبدُن یہِ چھُ یہِ چھُ مگر اَسہِ توٗر کَرُن پٕلین کَرن اَڑٮ۪ن جاین چھ تھاوُن یِتھے کنۍ مَطلَب یِتھے کنۍ زٔمیٖن کھٲنٛٹہٕ ہِشہِ اَڑٮ۪ن جاین آسہِ یہِ سطور کَرُن مَطلَب یہِ تُہۍ ییٖو حظ صُبحٲے دۄہلہِ ییٖوٕ تُہۍ کِنہٕ تُہۍ یِیِو شامنَس کھَننہِ اچھا ٹھیٖک دۄہلہِ کھَننہِ ٹھیٖک چھُ تیٚلہِ بہٕ کَرا یورٕ اِنتظام پونٛسَن ہُنٛد وونٛسَن یورٕ اچھا ٹھیٖک تُہۍ ؤنتو مےٚ یہِ اتھ کوٗتاہ ٹایم لَگہ کٔژ دۄہ لَگَن زٔمیٖن کھَننَس تیوتاہ ٹایم لگہِ نہٕ کینٛہہ تہِ اَکُے دۄہ لَگہِ مہ مگر یہ مگر یِم چھِ ترٛےٚ کنال کٔژ کُنال ترٛےٚ کنال ترٛیٚن ترٛیٚن کُنالَن کۭژاہ دۄہ لَگہِ یہِ چھُ پُلاٹ اکھ بوٚڈ یہِ چھُ مگر بوٚڈ پُلاٹ اگر سُلے سُلے گَژہَو تیٚلہِ لَگَن زٕ دۄہ مگر زٔمیٖن چھِ تِتھ کنۍ وایُن پَگاہ ییہِ فصل مَطلَب اصٕل گَژھِ ٹھیٖک چھ حظ کینٛہہ چھُنہٕ تُہۍ کٔرزیٚو مےٚ ایٚکاوُنٹ نمبر سیٚنڈ تہٕ بہٕ تراوہو تۄہہِ پونٛسہٕ تہٕ تُہۍ کۭژاہ لیبر چھو تہٕ بہٕ کرو توہہِ یورٕ اِنتظام تہٕ باقٕے باقٕے ؤنزیٚو تُہۍ پَگاہ ٹھیٖک چھُ تہٕ بہٕ بہٕ کَرا تۄہہِ پونٛسہٕ ایٚکاوُنٹ سیٚنڈ ادٕ کیاہ ٹھیٖک چھُ